وعلیکُم اسَلام اسَلام علیکُم ہیلو آ تُہۍ چھُ حظ آصِفہ جی آ تۄہہِ ترٛایاوٕ فون اوترٕ ییٚتہِ آ یہِ چھی آ یہِ چھُ ریڈمی نوٹ نایِن چھُنا آ یہِ چھُ سمبٲلِتھ فون تُہۍ ہیٚکِو یوٚتَن یِتھ تُہۍ ہیٚکِو یہِ نِتھ ٹھیٖک چھا یِتھ کٔنۍ کھٔتۍ اَتھ رۄپیَس پٔنٛژٕ شیٚتھ کھٔتۍ اَتھ اَتھ ٲس بیسِکلی واریاہ چیٖز خراب نا اَتھ اوس اَتھ اوس گوٚمُت سِپیٖکَر خراب اَتھ اوس فٕلیش لایٹ اَتھ اوس نہٕ لایٹ یِوان پٔتھۍ کِنۍ کِہیٖنۍ آوَ سَمٕجھ بیٚیہِ ٲس اَتھ مایِک تہِ خراب آ داغ چھُ اَتھ مگر ڈِسپٕلے یَس ما ہٮ۪کو أسۍ داغ ہَٹٲیِتھ کینٛہہ سُہ چھِ تیٚلہِ ڈِسپٕلے یی چینٛج کَرُن تۄہہِ آوا سَمٕجھ ڈِسپٕلے چھِ أسۍ ترٛاوان ڈِسپٕلے چھِ أسۍ وۄنی سمبٲلۍ مےٚ اَتھ واریاہ چیٖز اَسہِ نَتہٕ چھِ أسۍ ہُتھ کٔنۍ ڈِسپٕلے ترٛاوان زٕتووُہ شیٚتھ پٔنٛژٕ شیٚتھ تہِ چھِ أسۍ ترٛاوان مطلب اَصٕل اَکھ وۄںۍ تِکیٛازِ وۄنۍ کوٚرُ تۄہہِ اَتھ تھوڑا سٔروِس اَتھ تہٕ وۄنۍ ہٮ۪کہٕ تۄہہِ دِمہو تۄہہِ دِمہو اَردَہ کُنوُہ شیٚتھ دِمو تۄہہِ ڈِسپٕلے نوٚو تَتھ ؤنِو زٕ ساس رۄپیہِ اہَن حظ آ یہِ گژھِ لگ بگ ژور ساس رۄپیہِ آ بالکل بالکل مٔ مٔلۍ ہَہ مٔلۍ رۄپیَس پٕنٛژٕ شیٚتھ دِمہٕ بہٕ تۄہہِ اَتھ وۄنۍ کیٛاہ مطلب یہِ اَتھ تہِ لوٚگ نا بیسِکلی لوٚگ اَتھ بہٕ چھُس تۄہہِ وَنان تۄہہِ دِمو بہٕ زٕ ساس رۄپیہِ اَتھ آ تۄہہِ چھُنہٕ وۄنۍ ہُم زٕ ساس تہِ دِنۍ کیںٛہہ یِم اَتھ لٲگۍ نا تِم چھُنہٕ تۄہہِ اَتھ دِنۍ کینٛہہ تَمہِ سۭتۍ گوٚو یہِ لگ بگ ژور ساس رۄپیہِ تۄہہِ آوا سَمٕجھ وٕچھُو تۄہہِ وٕچھُو اَتھ چیٖز ڈِس اَتھ چھِ ڈِسپٕلے تہِ ترٛاوُن وَنہِ نوٚوُے تَتھ تہِ کھَسن نا رۄپیَس زٕ ساس سُہ گوٚو شےٚ ساس رۄپیہِ گوٚو نا اَتھ چھِ مارکیٹ ریٹ تہِ تِکیازِ ؤری چھُ اَتھ گوٚمُت اَتھ چھِ مارکیٹ ریٹ تہِ یِہٕے وۄنۍ مےٚ باسان یوٗتاہ چھُس ٹھیٖک وۄنۍ اگر تُہۍ وَنان چھُ تیٚلہِ کیٛاہ بہٕ ہٮ۪کہٕ تیٚلہِ بیٚیہِ رۄپیَس پانٛژھ ٲٹھ شیٚتھ ہُرٲوِتھ اَمہِ کھۄتہٕ علاوٕ گژھِ نہٕ کینٛہہ بوٗزوٕ تۄہہِ اچھا آ بالکل ؤنِو تُہۍ پَتہٕ چھُ سَہلٕے وۄنۍ رۄپیَس اَکھ زٕ ہَتھ ہیٚکن کَم گٔژھِتھ زیادٕ گژھِ نہٕ کَم کینٛہہ یہِ چھُ تیار ییٚمہِ ساتہٕ تُہۍ وٲتِو ٹھیٖک چھا آ یہِ چھُ تیار ییٚمہِ ساتہٕ تُہۍ وٲتِو یہِ چھُ ریڈی چَلو کینٛہہ چھُنہٕ ٹھیٖک چھُ ٹھیٖک چھُ چَلو چَلو